لوکَل سَپوٹ یُس سٲنِس کۄلگام ڈِسٹرکَس مَنٛز چھُ سُہ چھُ مےٚ واریاہ لَٹہِ میٚنشَن کوٚرمُت سُہ چھُ کِرکَٹ کِرکَٹَس چھِ ییٚتہِ والیاہ واریاہ زیادٕ سپوٹ میلان تکیازِ اگَر أسۍ وٕچھو کُنہِ جٲے اَگَر کِرکَٹ میچ آسہِ توٚتَن چھِ تَماشٲیی یِم آسان واریاہ زیادٕ نَمبرَن مَنٛز چھِ آسان واریاہ زیادٕ لُکھ چھِ تَماش وٕچھنہٕ یِوان تِم چھِ ایٚنجاے کَران سۄ گیم وٕچھِنۍ تہٕ أڑۍ چھِ کَران ایٚنجاے سۄ گیم گِنٛدٕنۍ تہٕ تَتھ چھِ سَپوٹ تہٕ ییٚتہِ کَران واریاہ امہِ عَلاوٕ چھِ آسان مُسلِمَن ہِنٛدۍ کینٛہہ فیٚسٹِوَل یِتھ پٲٹھۍ عیٖز پٮ۪ٹھ چھِ گَژھان سٲری جَمَع عید گَہَس مَنٛز نماز پَڑنہٕ خٲطرٕ یا تمہِ عَلاوٕ چھُ عیٖد مِلادَس پٮ۪ٹھ گَژھان جَمَع تمچہِ تَقریٖبات چھِ اَدا کَرٕنۍ یا یِم چھِ آسن ریٚلجَس یہِ گیدرِنٛگ چھِ آسان کُنہِ جٲے تہٕ تَتٮ۪ن تہِ چھِ گَژھان أسۍ جَمَع